پرٛزنٹلی چھ وُنکیٚن کمپرومایز آف پونٛسہٕ یٔمۍ چھُ نیملی چھُ اِندراگاندھی نیشنل اولڈ ایج نیشنل سِکیٖم چھ اِندراگاندی نیشنل وِڈو پینشن سِکیٖم چھ اِندرا گاندھی نیشنل ایٚبلٹی ڈِس ایبلِٹی پینشن سِکیٖم چھ نیشنل فیملی بنفِٹ سِکیٖم چھ بیٚیہِ چھُ اَنا پوٗرنہ چھ اَنا پوٗرنہ یہِ سِکیٖم چھ روزان بیٚیہِ زن یُس مین اِندرا گاندی نیشنل وِڈو پالسی سِکیٖم چھ یہِ چھ اِمپروٗ کران وِڈوز وِڈوز لایولی ہُڈ چھ کران سپیشلی ڈوز یُس روٗرل ایریا ہن منٛز چھُ گژھان تہٕ بیٚیہِ چھُ بیٚیہِ چُھ اَتھ منٛز یُس یہِ نیشنل نیشنل یۄس یہ سِکیٖم چھ یہِ چھ ونان پتہٕ فایِو سب سکیمٕز آف دِ نیشنل سوشل ایٚکٕٹینٕس بیٚیہِ چُھ اَتھ منٛز روزان اَتھ منٛز چُھ بیٚیہِ آفر کران ایٚسسٹنٕش ٹوٚ انڑجولٕز بیٚیہِ فیملیزن ان یُس ضرورت آسہِ پروگرام چھُ آسان ہٮ۪لتھ کیر ایٚسِسٹنٕس چھُ آسان فوٚڈ سٹیمپ چھُ آسان انایمپٕلامیٚنٹ کمپینشن چھُ آسان یِم یِم باقٕے واریاہ چیٖز چھ اَتھ منٛز روزان